ہیلو اسلام علیکُم یہِ أسۍ حظ چھِ بُٹیٖک چلاوان ییٚتہِ چھُو تُہۍ یُس تۄہہِ ڈِزایِن وٕنِو سُہ چھُ ییٚتہِ ایویلیبٕل یُس ڈِزایِن یَمیُک ڈِزایِن تُہۍ ؤنِو ییٚتہِ چھِ ڈِزاینَن الگ الگ ریٹ آسَان یُس ڈِزایِن آسہِ تِژھ چھِ آسان تتھ ریٹ تہِ بیٚیہِ چھِ ییٚتٮ۪ن ایویلیبٕل چھِ سُوَان تہِ ییٚتی کَپُر تہِ ہیٚکہِ ییٚتی بٔنِتھ بَناوَان تہِ چھِ أسۍ ییٚتی یِم ڈِزایِن تُہۍ ؤنِو تِم چھِ أسۍ بَناوَان أسۍ چھِ بَناوَان کُرتہٕ تہِ لہنٛگا چھِ سِمپٕل سوٗٹ تہِ پَیٚنٛت ٹایپ یِم ڈِزایِن تُہۍ ؤنِو تِم چھِ أسۍ بَناوان أسۍ چھِ پرٛٮ۪تھ کانٛہہ ڈِزایِن ییٚتہِ بَناوٕنۍ یہِ چھُ بُتیٖک تہٕ یُس ڈِزایِن تُہۍ ترٛٲیِو کَسٹمَر یُس ڈِزایِن ییٚتہِ ترٛاوَان چھِ سُہ چھِ ییٚتہِ ایویلیبٕل آسَان بیٚیہِ ہٮ۪کان بَنٲیِتھ البتہ

آ یِم تُہۍ بیٚیہِ ؤنِو یہِ ڈِزایِن تِمَن البتہ ریٹ چھِ آسَان الگ الگ یَتھ ڈِزاینَس أکِس دِژ سِمپٕل سوٗٹس چھِ اَکھ ریٹ آسَان ڈِزایِن دارَس چھِ آسان بیٛاکھ ریٹ کُرتس چھِ بیٛاکھ ریٹ یُس تُہۍ ؤنِو تَتھ چھُ الگ الگ ریٹ ریٹ ہیٚکہِ الگ الگ گٔژھِتھ کَپُر تہِ چھِ ییٚتی ایویلیبٕل سورُے کیٚنٛہہ چھِ أسۍ ییٚتی لاگَان ڈِزایِن بَٹَن وٹن آسن لاگٕنۍ پرٛٮ۪تھ کینٛہہ سورُے کیٚنٛہہ چھُ ییٚتی ایویلیبٕل یہِ تُہۍ لَیڑیٖز جَنٹٕز کوٹ ووٹ لٔڑکہٕ پٮ۪نٛٹ شٲٹ لٔڑکَن خٲطرٕ سٲرٕے کیٚنٛہہ آیٹَم یُس تُہۍ ؤنِو ہر کانٛہہ ڈِزایِن چھِ ایویلیبٕل ہر کانٛہہ ڈِزایِن چھِ کَپُر وَپُر سورُے چھُ ییٚتی بنان آ ڈِزاینَن چھِ بیٚیہِ الگ الگ ریٹ لیڈیٖز آ یُس تِم تُہۍ ؤنِو ڈِزایِن تِژھ آسہِ ریٹ تہِ سِمپٕل سوٗٹَس آسہِ تِم آ یُس تُہۍ ؤنِو ڈِزایِن سُہ چھِ أسۍ ہٮ۪کَان بَنٲیِتھ یُس ڈِزایِن تُہۍ ؤنِو سُہ چھُ ہٮ۪کَان بَنٲیِتھ پَتہٕ چھِ ریٹ اَلگ اکھ لیڈیٖز تہِ جَنٹزٕ تہِ سِمپٕل سوٗٹَس چھِ اَکھ ریٹ آسَان پَتہٕ چھِ بیٛاکھ ریٹ آسَان چھِ ریٹ مُطٲبق ڈِزایِن مُطٲبق گژھان پَتہٕ سِلٲے یُس تُہۍ ؤنِو تیُتھ ہٮ۪کو أسۍ بَنٲیِتھ کِتھ ڈِزایِن تُہۍ ؤنِو سُہ ہٮ۪کو بَنٲیِتھ لیڈیٖز آسہِ بَناوُن لیڈیٖز تہِ جنٹٕز تہِ آسہِ کینٛہہ بناوُن پٮ۪نٹ شٲٹ ہر کانٛہہ بچَن پرٛٮ۪تھ کیٚنٛہہ یُس تُہۍ ؤنِو بَچَن خٲطرٕ لٔڑکِیَن خٲطرٕ یُونِفَارم باقٕے کیٚنٛہہ آیٹَم آسَن بَناونی اَبیہَن چھِ ڈِزایِن آز نٔے درٛامٕتۍ اَبیہَن نٔے ڈِزایِن جلباب وِلباب سٲری کیٚنٛہہ اہَن حظ اۭں سٲری ڈِزایِن چھِ أسۍ بَناوان تُہۍ ؤنِو سوٗٹَن ڈِزایِن ؤنِو سُہ ہٮ۪کو بَنٲیِتھ سُہ بَناوو لہنٛگا بَناوو استر وٲلۍ ہٮ۪کو سوٗٹ بنٲیِتھ باقٕے ہٮ۪کو آ یُس ڈِزایِن تُہۍ ؤنِو تُہۍ ایویلیبٕل آ ایویلیبٕل چھِ سورُے کیٚنٛہہ یُس تُہۍ ؤنِو تُہۍ یُن تُہۍ ہیٚکِو یِتھ گۄڈٕ وٕچھِتھ ییٚتٮ۪ن آیٹَم یِم أسۍ بَنٲیمٕتۍ چھِ یِم ہیٚکِو تُہۍ وٕچھِتھ پَتہٕ ہیٚکِو تُہۍ ؤنِتھ پَتہٕ چھُو تۄہہِ پَنٕنۍ چویِس تُہۍ بَنٲیہِ تۄہہِ چھُو وَنُن تہٕ بَس تُلِو